ہٮ۪لو اسلامُ علیکُم ٹھیٖک چھُو حظ آ ٹھیٖک حظ اَصٕل پٲٹھۍ حظ آرِزوٗ چھُو حظ یہِ میوٗزِک سامان چھُو نہ حظ تۄہہ میوٗزِک میوٗزِک سِسٹَم آ سامان کیٛاہ چھِس وَنان سُہ چھُو حظ توہہِ بہٕ چھِس اُلفَت أسۍ چھِ روزان بانڈی پوٗرہ حظ مطلب تُہۍ چھُو گٮ۪وان مطلب کَشمیٖری تہٕ مطلب اَتھ پٮ۪ٹھ فُلاک اَسہِ حظ وُچھٕو اوتٕرٕ فیس بُکَس پٮ۪ٹھ یوٗٹیوٗبَس چھُ تۄہہِ چیٚنَل تہٕ پَنٕنۍ اَسہِ تُل تٔمۍ دۄہ نَمبَر وَمبَر حظ اَسہِ گوٚۄ واریاہ خۄش یہِ یہِ اوس اَسہِ یہِ اَسہِ اوس خانٛدَر حظ اَسہِ دوٚپ أسۍ اَنَو تۄہی وٕ حظ ؤنیو تُہۍ مطلب تُہۍ کوٗتاہ چھُو ہٮ۪وان راتَس بیٚیہِ ؤنیُو تٔمۍ ڈیٹہٕ چھُو حظ یلہٕ پَنٛداہ شُراہ یلہٕ چھُو حظ اچھا راتَس کوٗتاہ ہٮ۪یُو پَنٛداہ ساس اچھا صُبحٲے مطلب اَگر تُہۍ گٮ۪یُو راتَس بیٚیہِ گٮ۪یُو پتہٕ صُبحٲے مطلب صُبحٲے دَہَن بَجَن تانۍ تٔمۍ ساتہٕ نہٕ کیٚنہہ صُبحٲے نہٕ کیٚنہہ صُبحٲے چھِ اچھ اچھا ٹھیٖک چھِ پَنٛداہ ساس یہِ حظ چھِ زیادٕ گژھان زیادٕ حظ چھِ گژھان اچھا اچھا کٕژ نَفر چھُو

ٹھیٖک حظ چھِ کَم گژھِ نہ کیٚنہہ اَسہِ حظ دیُت تُہٕنٛدِ فریٚنٛڈِ یہِ نَمبَر تٔمۍ وون سُہ کَریُو کم وم کیٚنہہ شَبنَم زٲنِوُن حظ تٔمۍ حظ دیُت اَسہِ نَمبَر ؤنۍ کٔرِوُس حظ کیٚنہہ کَم تٔمۍ ساتہٕ کیٛاہ حظ وُچھٕو تُہۍ تُہۍ تھٲیُو حظ اَسہِ ؤنِتھ اَسہِ چھِ مطلب واریاہ کٲم آسان اَدٕ وَستہٕ چھُو نہ حظ تُہۍ پانٕے یہِ تُہۍ کٔریُو تہِ ما کَرَن آ تُہۍ ییٚلہِ تُہۍ ؤنیُو تیٚلہِ مانَن تِم اَدٕ تُہۍ کٔریُو تٔمَن سۭتۍ کَتھ اَصٕل پٲٹھۍ تُہۍ ؤنیو مےٚ اَدٕ حظ ٹھیٖک حظ چھِ اَسلامُ علیکُم